اگر أسۍ کٔشیٖرِ ہِنٛز کتھ کرو ییٚتہِ چھِ اَسہِ واریاہ ییٚتہِ چھِ ریلوے سِٹیشن تہِ ایویلیبٕل ییٚتہِ چھِ اَسہِ اِیَرپوٹس تہِ ایویلیبٕل تہٕ ییٚتہِ چھِ أسۍ باقٕے روڈَن ہٕنٛز سٔروِس تہِ ایویلیبٕل گۄڈنؠتھٕے چھِ اَسہِ سری نگر اِنٹرنیشنَل اِیرپوٹ یُس چھُ تَتہِ چھِ أسۍ ہر کانٛہہ نیشنَل پٕلس اِنٹَرنیشنَل سٔروِسز مِلان أسۍ ہؠکو أسۍ چھِ ہؠکان سوٗدی عرب گٔژھِتھ دُبٮے ہؠکَان گٔژھِتھ ڈَریکٹ تھروٗ اِیَرپوٹ یُس سری نگر اِنٹَرنیشنَل اِیَرپوٹ چھِ تَتہِ پؠٹھ چھِ أسۍ ہؠکان گٔژھِتھ پتہٕ وٕچھو أسۍ ریلوے یَتھ أسۍ ریلوے چھِ یِوان بانی ہال ٹُو بارہمولہ تَتھ منٛز چھِ أسۍ ہؠکان ٹرین سٔروِس آسان چھِ سۄ چھِ أسۍ بانہِ حال پؠٹھ أسۍ تَتہِ وٕچھان بانی ہال چھِ وٕچھان أسۍ اُدم پوٗر چھِ وٕچھان أسۍ أسۍ چھِ وٕچھَان بارہمولہ چھِ وٕچھان أسۍ أسۍ چھِ وٕچھان ہندوارا تہٕ سۄ چھِ أسۍ اَتھ سۭتۍ کران پَتہٕ چھِ أسۍ آسان لوکلی یِم اَسہِ روڈٕز چھِ آسان اؠویلیبٕل اَسہِ چھِ اننت ناگ پؠٹھ سری نگر آسَان سومو سٔروِس ایویلیبٕل یا اَسہِ چھِ آسان سرینگر پؠٹھ بارہمولہ سومو سٔروِس ایویلیبٕل تِم کَنؠکشن تِم چھِ اَسہِ ٹرانسپوٹ واریاہ مطلب ایس آر ٹی سی چھِ آسان اَسہِ ایویلیبٕل کہِ تِم چھِ اَسہِ کَنؠکٹہٕ کران أکِس شہر پؠٹھ بیٚیِس شہرَس تام